آ کۄپوارَہس منٛز چھِ واریاہ زیادٕ کارو بار تہٕ بیٚیہِ فیکٹٔری اکھ فیکٔٹٔری یُس چھِ یُس ڈِٹرجینٹ پاوڈر چھ بَناوان گۄڈٕ گۄڈٕ اوس یِمَن واریاہ پَریشٲنی گژھان زِ ییٚتہِ اوس ہرتال تہٕ بیٚیہِ اوس ییٚتہِ ٹرانَسپوٹٔچ کٔمی مَگر ییٚلہِ وارٕ وارٕ وقت لوٚگ گژھنہِ یِم لٔگۍ اَصٕل اَصٕل گژھنہِ ییٚمہِ وجہہ سۭتۍ یِہنز اِنڈسٹری گے واریاہ بٔڑ تہٕ آز چھُ أم واریاہ سیل کران تہٕ بیٚیہِ چھِ واریاہ پوٛنسہٕ اَنان بیٚیہِ چھِ ییٚتہِ اینٹرپرایز دُکان یِم ہول سیل چیٖز چھِ کٔنان کٮھٮ۪نہٕ چیٖز نوٗن تیٖل الگ الگ کھٮ۪نٕکۍ چیٖز مَژرانگن ہاکھ ہَلدی تہٕ بیٚیہِ واریاہ واریاہ مَسالہٕ تریش بٲتلہٕ جوٗس بٲتلہٕ تہٕ بیٚیہِ یِم چیٖز خاندرن منٛز چھِ لگان تِم تہِ چھِ یِم کٔنان یِم چھِ واریاہ سیل کران تہٕ بیٚیہِ چھِ یِم کۄپوارا ۂنز اِکونمی واریاہ مَدد کران بیٚیہِ چھِ زیادٕ تر ییٚتہِ اَیس کریٖم تہٕ بیٚیہِ جوٗس دُکان تہٕ تِم چھِ کھٮ۪نہٕ چیٖز سۭتۍ سۭتۍ اَیِس کریٖم جوٗس تہٕ بیٚیہِ واریاہ واریاہ چیٖز کٔنان یِم چھِ واریاہ سیل کران زِ یِم چھِ مارکیٹن منٛز آسان تہٕ چھِ واریاہ بیٖڈ گژھان جمع یِہُند یہِ اَیِس کریٖم تہٕ جوٗس کھٮ۪ن چین خٲطرٕ بیٚیہِ چھُ یہِ کۄپواراہَس منٛز زیادٕ تر ہاڈ ویر یعنی کہ یِتھ کَنۍ ڈۄکُر کِلۍ تہٕ بیٚیہِ باقی چیٖز یِم گرٕ ٹیٖن تہٕ بیٚیہِ اَلگ اَلگ اِمارژٕ بناونہٕ خٲطرٕ اِستعمال چھِ گژھان یِم چھِ واریاہ ییٚتہِ کٔننہٕ یِوان تہٕ چھِ واریاہ مَدد کران کۄپوارا سہٕ ہنز اِکونمی یِم چھِ واریاہ سیل کران تہٕ بیٚیہِ چھ یِم واریاہ مُنافَس منٛز بیٚیہِ چھُ ییٚتہِ ایکاف اِنڈسٹری ناوٕچ اکھ کَمپٔنی تہِ یُس کۄپوارا چھِ واریاہ مدد کران یِم چھِ واریاہ سیل کران زِ یِہِندۍ پروڈکٹ چھِ سٲرسی کۄپواراہَس واتان یِم چھِ واریاہ مدد کران کۄپوارا ڈِسٹرکس مُنافس منٛز تھاونہٕ خٲطرٕ زیادٕ تر چیلینج یعنی کہِ مُشکِلات چھُ یِمَن تیٚلہِ یِوان ییٚلہِ شیٖن چھُ پیوان ییٚلہِ بیٚیہِ ییٚلہِ ہرتال چھُ آسان نتہٕ چھُ یِم واریاہ مُنافس منٛز تہٕ چھُ واریاہ اَصٕل پٲٹھۍ پَکان یِم چھِ واریاہ مُنافہٕ دِوان کۄپوٲرِس تہٕ یٕمے آسہٕ کیٚنہہ کَمپٔنی اِنڈسڑی یا دُکان یِم کۄپواراچہِ اِکونمی چھِ واریاہ مدد کران